وعلیکُم اسلام اسلامُ علیکُم آ اَصٕل پٲٹھۍ تُہۍ چھِو

أسۍ چھِ فون شیرَن وٲلۍ تُہۍ کٕم چھِو کُس فون اَچھا اَچھا ٹھیٖک ٹھیٖک اَہَن حظ اَکھ اوسُس سُپیٖکَر خراب بیٚیہِ چھُ تَتھ اوسمُت جیک ویک خراب اَتھ حظ چھِ دِنۍ ترٛےٚ ساس رۄپیہِ اَہَن حظ اَہَن حظ سُہ حظ چھُ ٹھیٖک اَصٕل بہٕ چھُس نہٕ مگر دُکانَس پٮ۪ٹھ واریاہَن دۄہَن کِہیٖنۍ تُہۍ ہیٚکوٕ دَہ دۄہ پَتہٕ یِتھ اَدٕ تیٚلہِ یِیِو تُہۍ نیکسٹ دۄہ بہٕ دِمہو تۄہہِ سُہ فون سُہ چھِ شیٖرتھ تُہۍ نیٖزیٚو سُہ فون فِلحال کٔرِو تُہۍ زٕ دۄہ صبر دۄیہِ دُہۍ پَتہٕ یِیِو تُہۍ تُہۍ نیٖزیٚو پنُن فون بیٚیہِ بَدلٲوِزیٚو تُہۍ تَتھ چارجَر وارجَر تَمہِ کِنۍ تِہ ما آسٮ۪و تۄہہِ گَژھان اَہَن حظ کیٚنٛہہ چھُ نہٕ بِل حظ سوٗزۍزیٚو فونٕچ تہٕ کُس فون چھِ اَدٕ تُہۍ سوٗزۍ زیٚو سُہ فون کیٚنٛہہ چھُنہٕ تَتے سوٗزۍزیٚو سُہ پرٛابلِم کیٛاہ کیٛاہ چھِ تتھ سُہ ؤنۍزیٚو تہٕ بہٕ کَرٕ سُہ پتہٕ پانے ٹھیٖک نہَ زٕ زٕ دۄہ ؤنۍ مےٚ تۄہہِ زٕ دۄہ چھُس بہٕ آوُر مےٚ چھِ باقٕے فون تہِ شیرٕنۍ تہٕ دۄیہِ دۅہۍ پَتہٕ ہیٚکِو تُہۍ فون نِتھ اَدٕ حظ ٹھیٖک حظ چھُ

سُہ فون تہِ چھُ سُہ تہِ أنۍزیٚو تُہۍ لیکِن تَتھ لَگَن واریاہ دۄہ تَتھ چھِ تُہۍ وَنان واریاہ واریاہ خرٲبی چھِ تَتھ فونَس سُہ شیرٕ بہٕ اَدٕ کیٛاہ چلو کیٚنٛہہ چھُ نہٕ اَدٕ حظ اَتھ ووٚمو مےٚ تۄہہِ یِم زٕ دۄہ کٔرِو تُہۍ صبٕر تہٕ کٲلۍ کٮ۪تھ اَدٕ حظ ٹھیٖک حظ چھُ چارجَر تُہۍ ؤنۍ ووٚنمو تۄہہِ مےٚ چارجَر دیٖزیو تَتھ نظر نَتہٕ نوٚو چارجَر نِیو تُہۍ سُہ گٔیے زیادَے بہتر کُنہِ ساتہٕ چھِ آسان چارجَرَس منٛز تہِ خرٲبی اَمہِ کِنۍ تمہِ وَجہ تہِ چھِ فون خراب گژھان بیٚیہِ اوسوٕ کیٚنٛہہ وَنُن بیٚیہِ اگر کٲنٛسہِ ہٕنٛدۍ فون وَغیرہ چھِ تہٕ وعلیکُم اسلام